کۄلگامۍ ڈِسٹِکَس منٛز چھِ ماحول بَچاونہٕ خٲطرٕ واریاہ چیٖز یِم اہم چھِ اَکھ منٛز چھِ تَتھ منٛز یِوان سون آر سون آر چھُ تَپٲرۍ تَتھ منٛز چھِ کَنہِ زیادٕ یِوان لَبنہٕ پٕتۍمٮ۪و پٲنٛژٮ۪و دَہٮ۪و ؤرۍیو منٛز کوٚرُکھ لگ بگ سون آر پوٗرٕ خَتٕم تیٖژ مایِنِنٛگ آیہِ تَتہِ کَرنہٕ تیٖژ کَنہِ آے تَتہِ نِنہٕ کیٚنٛہہ شُمار چھُنہٕ تَتھ کیٚنٛہہ نہ چھُ تَتھ کانٛہہ گورمِنَٹ تِیوٗت سَنان تِم چھِنہٕ وٕچھان کیٚنٛہہ اَسے دِیُت یَتھ ٹٮ۪نٛڈَر کَنہِ تُلنَس تِم چھِنہٕ پتہٕ وٕچھان کیٚنٛہہ یِمو کِتھ کٲٹھۍ تُل کوٗتاہ تُلُکھ یِم چھِ بیشُمار کَنہِ نِوان اَتۍ تُلِتھ وٕچھنہٕ کَرنہٕ وَرٲیی تَمہِ سۭتۍ چھُ سٲنِس ایٖکو سِسٹَمَس پٮ۪ٹھ واریاہ اثَر پٮ۪وان یُس سہلاب چھُ یِوان سُہ چھُ یِوان پتہ تَمی سۭتۍ یِوان یا دوٚیِم چھُ سون علاقعہ چھُ فارٮ۪سٹ جَنٛگلی علاقع ییٚتہِ چھُ جَنٛگَل واریاہ ضورَت مے باسان ییٚتہِ چھُ پوٗرٕ یِم تہِ ڈِسٹِرک فارٮ۪سٹَس منٛز مُلٲزِم چھِ تِم چھِ یِمےٕ ژوٗر آسان تِمن تَتھ خٲطرٕ چھُنہ آسان تِیوٗت اصٕل اِنشیٹِوٕز تُلۍمٕتۍ گورمٮ۪نٛٹَن کیٚنٛہہ أسۍ بچاو ہَو پَنُن جَنٛگَل اَتھ منٛز لاگہاو أسۍ واریاہ مُلٲزِم یِم پتہٕ یِمن بچٲوِتھ ہیکہِ ہَن مُلٲزِم تہِ کوٗتاہ کَرِ اَکھ مُلٲزِم سُہ چھُنہٕ ہیکان پتہٕ کِہیٖنۍ کٔرِتھ کَنٹرٛولےٕ ییٚلہِ ژوٗر آے واریاہ سُہ چھُ پتہ کھوژان یِمے اِنشیٹِوٕز پَزِ ہَن تُلٕنۍ گورمٮ۪نٛٹَس واریاہ مُلٲزِم تَتھ مُتعلِق لاگٕنۍ یا دوٚیِم چیٖز سون آر یہِ بَچاوُن